أسۍ چھِ یِمن گَرِ زن چھُ اسہِ نیران ژھۄٹھ چھِ اَسہِ کِچنس منٛز نیران کُنہِ دۄہ چھِ أسۍ میوٕ کھیٚوان سَبزی چھِ کھیٚوان سُہ ژھۄٹھ چھِ نیران سُہ چھِ أسۍ سۄمبراوان تَتھ چھِ أسۍ پاہہ بناوان سُتہ چھِ أسۍ تراوان یِمن کُلٮ۪ن یا چھِ اَسہِ گَرِ گاو نیران تٔمۍ سُند پاہہ چِھس تراوان پَتہٕ چھِ أسۍ مطلب یہِ پاہہ سۄمبراوان تراوان چھِ اَتھ اَمہِ سۭتۍ چھِ اَمیِک مطلب کیٚمۍ ویٚمۍ ژَلان مےٚ اوس بٕڑبَب ونان پرانہِ زمان نٮ۪برِم کھادِ کھۄتہٕ چھُ آسان گَرِچی کھاد تٔمۍ سی نِش اوس مےٚ ہیچھمٕژ یِم کھاد یہِ تراونۍ تہٕ تراوان ٲسس بہٕ یِمن یِہاے کھاد یا کُنہٕ وِز چھسَکھ بہٕ گَژھان یِمَن چھُ آسان کَچھ آمُت ژور چھس بہٕ کَران نٮ۪بٕر نٮ۪بٕر کِنۍ تہٕ پوشَن چھس تھاوان یِم ٹھیک کٔرِتھ ژور چھسَکھ کَران گَریُک پاہہ چھسَکھ تراوان منٛز چھسَکھ سور پھوٚل تراوان سَگ چھسس صُبحے شامَسن دۄہلہِ چھُنہٕ سَگ دِیُن کِہیٖنۍ کیازِ کہِ اَتھ چھُ مطلب تاپھ اگر پِیٚو اَتھ دۄہلہِ یِم دَزن یِم پوش اس لیے چھِ أسۍ تراوان شامس چھسکھ سگنا صبحٲے چھسکھ سگ دِوان گَرِکُی پاہہ نٮ۪برِم کھاد چھیٚس نہِ اَنان کِہیٖنۍ گَرے چھِ أسۍ کھاد بناوان گُپن کھاد چھِ نیران گَرِ میٚنگن چھِ نیران گُہہ چھِ نیران سوٗر چھِ ژھۄٹھ چھُ کِچنَس منٛز آسان تَتھ تہِ چھِ پاہہ بنان تھاوان واریاہ سٔڑراونہٕ خٲطرٕ پَتہٕ چھِس تراوان تمہِ سۭتۍ چھِ یِم گَژھان اصل کھسان تِمن پوشن یِوان پوش مطلب پارک چھِ گَرس اَسہِ خوبصورتی برونٛہہ کَنہِ چھِ اَسہِ کانٛہہ اَژِ تٔمس چھِ دِل نِوان یہِ پارک وٕچھ یِمن کِژھ پارک چھِ اَمہِ سۭتۍ چھِ صفٲیی ننان بیٚیہِ چھِ ژھۄٹھ تہِ ژَلان یہِ اُکنٕے یہِ چھُ دزان شامس اگر نیرو پَننی نیرو پِک نِک تہٕ چھُ بنان أتی شامَس چَمو چاے دام گَرمَس منٛز أتی أتی چھُ اصل آسان پٔژھ چھِ یوان نیبرٕ کنۍ بہوان پارک تۄہہِ چھو اصل پارک یِمن پوشن ہنٛز تعاریف کَران اَمہِ سۭتۍ چھِ گَرس بَڑان خوبصورتی بیٚیہَ أتۍ گَژھان دَہن دَہ ٹٮ۪نشن دور مطلب گَرِ چھُ آسان مےٚ ٹٮ۪نشَن بہٕ چھَس اُکنٕی لَگان بہٕ چھَس أتھۍ کَران ژور پوش ہو یہِ بہٕ چھَس اور نیران نٮ۪بَر رُوان پوشا پوشا گَرِ کٮ۪ن ہنٛز ٹٮ۪نشَن تہِ ژَلان غَم گَژھان دور مطلب ٹایم چھُ گَژھان أتھۍ سۭتۍ میون نَتہٕ چھُ گَرِ سونِچ سونِچ کَران اِنسانس کھسان پریشر اَمہِ سۭتۍ چھُ روزان انسان فِٹ تہِ ٹھیک روزان تازٕ روزان اگر اَتھ سۭتۍ کران چھِ بییہِ چھِ گَرس دِوان اصۭل پوش